مےٚ چھِ پنٛنہِ اَیٚرِیاہَس منٛز پنٛنِس ڈِسٹِرک اَنت ناگَس منٛز چھِ مےٚ اَکھ کٕہٲنِی یہِ بوٗزمٕژ کہِ دَپان ییٚتہِ اوس اَکھ پیٖر صٲب سُہ اوس اَکھ بُزَرگ اِنسان تٔمِس چھُ اوس مَناو زٲن شاہ صٲب دَپان ییٚلہِ سُہ اشمُقام سایِڈَس اوس روزَان دَپَان تٔمِس چھِ اَکہِ لَٹہِ اَکھ زٔنۍ آمٕژ تٔمِۍ چھُنَس مےٚ چھُ کُنُے نَیچوٗ تہٕ مےٚ چھِ دَیٚوَس تَتہِ چھُ مُت دَیٚو چھُ اوسمُت اِنسانَن کھؠوان مےٚ چھُ آزٕ تٔمۍ سٕی دِیُن یہِ بَچاوتَن بہٕ ہؠکان نِہ تٔمِس یہِ دِتھ کینٛہہ دَپان تٔمۍ زَٲن شاہ صٲبَن چھُ تٔمِس دوٚپمُت کیٛاہ چھُنہٕ پَرواے بہٕ گژھٕ تٔمۍ چانِۍ نِٮ۪چوِ سٕندِۍ بَدلہٕ گژھٕ بہٕ بہٕ وٕچھِ سُہ کیاہ چھُ کھؠوان ییٚلہِ پَتہٕ سُہ تٔمِس نِش گوٚمُت چھُ دیوَس نِش تٔمِس چھِ تٔمِس لَڑٕ کٔرمٕژ ییٚلہِ تٔمِس کٔرمٕژ لڑٲے ہُو یہِ تہٕ تٔمِس چھُ دیوٕ ہارنومُت تمہِ پَتہٕ سُہ دَیٚو تٔمِس بِیوٚٹٕھمُت سُہ چھُ تٔمِس غۄلام بَنُومُت تٔمِس تَمۍ پَنُن تہٕ تَتھ گامَس منٛز چھِ پَتہٕ یہِ ختم گٔمٕژ یہِ ریٖتی مۄکلیمٕژ کہِ تَتہِ ٲسۍ تِم پَتہٕ سُہ دیو کھؠون اِنسانَن کینٛہہ پَتہٕ اوس تَتہِ تِم اَصٕل پٲٹھۍ پَننؠن شُرؠن بٲژو سۭتۍ روزان